مےٚ ہسا چھُ اکھ مِنی بِزنس چلان سُہ ہَسا چھُ رِلیٹِڈ پیسٹسایڈس اِنڈَسٹِرٛی سۭتۍ بہٕ ہسا اوسُس یہِ حِساب لیکھان یہِ لیجرِ پؠٹھ پَتہٕ ہَسا اوٚن مےٚ لیپٹاپ تَتھ ہَسا کوٚر مےٚ مَرگ سافٹوِیَر اَپ ڈیٹ بہٕ ہسا چھُس وۄنۍ تٔتھۍ پؠٹھ سٹاک تہِ کھالان تہٕ حِساب تہِ لیکھان سُہ ہسا چھُ واریاہ فٲیدٕ منٛد سُہ ہسا چھُ ایٚکٕسپایری تہِ کران مینشن ریٹ تہِ کران مینشن سورُے کینٛہہ کران مینشن تمہِ سۭتۍ نہٕ ہسا چھُ کٕہٕینۍ تہِ سختی یِوان لیجر بناونس منٛز اور أکِس کِلکہِ پؠٹھ چھُ پرٛؠتھ کٲنٛسہِ ہُنٛد حِساب نیران بیٚیہِ ہسا چھُ تتھ سُہ ایٚکٕسپایری ہاوان رؠتھ برونٛٹھ تَمہِ سۭتۍ نسا چھُ کٕہٕینۍ تہِ پروڈکٹ اؠکٕسپِایر گژھان کینٛہہ بیٚیہِ ہسا چھُ سُہ پرٛؠتھ ساتن حِساب کٔلیر ہاوان تہٕ کٔلیر ہاونہٕ سۭتۍ سۭتۍ چھُ کسٹمرس سۭتۍ سیٹسفکیشن ملان سُہ ہسا چھُ اگر وٕنۍ کسٹمر نی کانٛہہ پروڈکٹ سُہ ہسا چھُ تٔتھۍ رِلیٹِڈ تٔمِس ڈاریکٹ ایس ایم ایس کران